گَرِ یُتھُے بہٕ نیران چھَس بہٕ چھَس تِم پٕلانٛٹٕس پَنٕنۍ کَران گَرِکٮ۪ن حوالہ زیادٕتر تِکیٛازِ تِمَے چھِ پَتہٕ پٕلانٛٹسَن ہُنٛد خیال تھاوان تہٕ مگر یُتھُے بہٕ ہوسٹَل چھَس آسان یِم مےٚ مےٚ ہوسٹَل أنٛدرٕ چھِ پَنٕنۍ پٕلانٛٹٕس تِم چھَس بہٕ پنٛںٮ۪ن دوستَن حوالہٕ کَران تہٕ اَکھ اِنسِڈٮ۪نٛٹ اِنسِڈٮ۪نٛٹ گوٚو مےٚ سۭتۍ اَکہِ لَٹہِ کہِ یُتھُے بہٕ ہوسٹَل منٛزٕ درٛایَس مےٚ ٲسۍ پَنٕںۍ پٕلانٹٕس کٔرۍمٕتۍ پنٛنِس پنٛنہِ فرٛٮ۪نٛڈِ حوالہٕ تہٕ یُتھے بہٕ زٕ رٮ۪تھ پَتہٕ واپَس آیَس ہوسٹل تہٕ یُس مےٚ فرٛٮ۪نٛڈ ٲس سُہ ٲس میٛانہِ بروںٛہہ یعنی وُہ دۄہ تقریٖباً درٛامٕژ تَتہِ تہٕ کِنہٕ میٛانہِ واپَس یِنہٕ بروںٛہہ ٲس سۄ وُہ دۄہ درٛامٕژ تَتہِ تہٕ اَتہِ وُچھ مےٚ یِم پٕلانٛٹٕس ٲسۍ تِم ٲسۍ یعنی دٔدۍمٕتۍ ۂکھۍمٕتۍ تہٕ سُہ اِنسِڈٮ۪نٛٹ چھُ کہِ تَمہِ پَتہٕ چھَس بہٕ واریاہ خیال تھاوان کہِ میٛانٮ۪ن پلانٛٹسَن ہُنٛد خیال سُہ تھاوان وول گژھِ آسُن